مےٚ ہسا چھِ ٲں اصٕل اَکھ اصٕل اَکھ ایٚکٕسپیٖریَنٕس تَمہِ وِزِۍ گین گٔمٕژ ییٚلہِ ہسا بہٕ گۄڈٕنیٚتھ کورٹ آیَس تہٕ مےٚ ہَسا لیٚچھ تَتہِ گۄڈنِچۍ ایٚپلکیشَن تَتھ نِش ہسا چھِ مےٚ آمٕژ اَکھ اصٕل ریٚسپوٛانٕس دوٚیِم ہسا چھُ مےٚ پازِٹِو ریٚسپوٛانٕس مطلب اصٕل اَکھ یہِ تَمہِ وِزۍ میلیٛومُت ییٚمہِ وِزِۍ ہسا مےٚ مارکیٚٹ منٛز اوٚن مےٚ سکوٗل بیگ سُہ بیگ ہَسا اوس واریاہ زیادٕ اصٕل تَتھ ہَسا درٛاو مےٚ واریاہ زیادٕ ٹایم تِکیٛازِ دَپان ییٚلہِ اِنسانَس کُنہِ چیٖزٕ خٲطرٕ یا کُنہِ تہِ خٲطرٕ کیٚنٛہہ تہِ آسہِ کَرُن تٔمِس ہسا گژھہِ گۄڈٕ آسُن یہِ اِنٹیٚنشَن کہِ یہِ چیٖز ییٚمہِ خٲطرٕ مےٚ چھُ اَنُن تٔتھی یوٗزَس پٮ۪ٹھ چھُ مےٚ یہِ اِستعمال تٔتھی پٮ۪ٹھ چھُ مےٚ یہِ استعمال کَرُن تَمے کٔنۍ ییٚلہِ ہسا بہٕ گۄڈٕنیٚتھ ہسا میلیٛو مےٚ پازٹِو ریٚسپوٛانٕس ییٚلہِ ہسا مےٚ اَکھ ایٚپلکیشَن چھِ لیٚچھمٕژ دوٚیِم ہسا میلیٛو مےٚ تَمہِ وِزِۍ پازِٹِو ریٚسپوٛانٕس ییٚمہِ وِزِۍ مےٚ سوپور مارکیٚٹ منٛزٕ بہٕ ہسا ٲسٕس پَران تَمہِ وِزِۍ بہٕ ہسا ٲسٕس پَران تَمہِ وِزِۍ سیٚکنٛڈ سیٚمسٹرَس پَتہٕ ہَسا آو مےٚ بوٗز مےٚ سوپور مارکیٚٮٹُک واریاہ پَتہٕ ہسا اوٚن مےٚ سوپور مارکیٚٹ منٛز بیگ سُہ بیگ ہسا چھُ مےٚ ونہِ تہِ وُنٛکیٚس ہسا چھُ مےٚ چَلان بی اے ایٚل ایٚل بی یُک ایٹتھہٕ سیٚمسٹر تِکیٛازِ سُہ ہسا اوس واریاہ زیادٕ اصٕل پرٛوڈَکٹہٕ ییٚمہِ سۭتۍ مےٚ تَمہِ تَمہِ پروڈَکٹہٕ سۭتۍ ہَسا میلیٛو مےٚ پازِٹِو ریٚسپوٛانٕس